اسلامُ علیکُم أسۍ حَظ چھِ ییٚتی تۄہہِ ہمساے اسہِ حَظ آسہِ گاڈٕ ضوٚرتھ

وٕنکینس کُم گاڈٕ چھِ تۄہہِ نِشن پنجٲبۍ گاڈٕ چھَ کٲشرِ گاڈٕ چھےٚ تیٚلہِ کٔر بنن ٹھیٖک پتہٕ کٔہۍ چھِ یِم گاڈٕ گژھان اۭں مےٚ حَظ چھُ باسان تُہۍ چھِو واریاہ زیادٕ درٛوٚگ ونان بازرٕ کۭتِس چھُ یِوان تُہۍ حَظ چھِو ژور ہتھ رۄپیہِ ونان گاڈٕ کِلوٗ اچھا پتہِ یِمو دۄیو گاڈٕ قٕسمو منٛز آسوٕ تۄہہِ پانس تہِ پتہ کہ دۄیو منٛز کُس ہیو چھُ اصٕل گژھان پنجٲبۍ گاڈٕ چھَ گژھان تُہۍ حَظ چھِو یہ درٛوٚگ کٕنان درٛوگ کتہِ چھُ نتہٕ گژھان بازرس منٛز کتہِ چھُ گاڈِ لگان تیتھ مزٕ یتھ تۄہہِ نِشن چھُ لگان بازرس منٚز چھِ نہ آسان یہ گاڈ سٲلِمو وٕچھمٕژن آ اچھا ٹھیٖک تہٕ وۄں کٔژِ بجن بنن تۄہہِ نِش لگ بگ توٚتہِ گاڈٕ کیٛازِ تُہۍ چھِو نہ دۄہے دۄہے کھالان اچھا اچھا ٹھیٖک چھُ تُہۍ کرِو حَظ مےٚ تمہِ وِزِ فون ییٚمہِ وِزِ تُہۍ گاڈٕ بننوٕ مگر اکھ چیٖز چھُ نہ پنجٲبۍ گاڈ یا کٲشر گاڈ مگر تۄہہِ چھو تم اوٗرے دِین پٹھرٲوِتھ مےٚ چھو نہٕ تگان پٹھراونہٕ گاڈٕ واڈٕ کہیٖنۍ تہِ نہٕ بیٚیہِ کٔرۍ زیو ریٖٹھ تھوڑا کم پہمتھن نہ یِمن چھُ واریاہ کم تہٕ وریاہ زیادٕ تُہۍ ریٖٹھ ونان ریٖٹھ ونِو تھوڑا کم ٹھیٖک چھُ پٕٹھرٲوتھ کرتھ دی زیو مگر اورے